پانٛژَن ڈِسٹِرٛکَن ہُنٛد ناو چھُ گۄڈٕنیُکُے ڈِسٹِرٛک گوٚو ڈِسٹِرٛک بَڈگوم بیٛاکھ گوٚو ڈِسٹِرٛک بارہمولہ بیٛاکھ گوٚو ڈِسٹِرٛک گانٛدربل بیٛاکھ گوٚو ڈِسٹِرٛک اَننت ناگ بیٛاکھ گوٚو کپوارہ ڈِسٹِرٛک